اگر میٛانہِ خۄشِچ کَتھ کَرو وٕنۍکٮ۪ن چھُس بہٕ غَمگیٖن مگر وۄنۍ وٕچھو ہیٚپی کیٛاہ کَرِ مےٚ بہٕ اوسُس گَرِکٮ۪ن وَنان مےٚ کٔرۍتو خانٛدَر گَرِکیو تہِ مونیُک نہٕ کینٛہہ اسلامی طور گژھٕ ہا بہٕ آسُن وٕنۍکٮ۪نس دۄن شُرٮ۪ن ہُند مول مگر گرِکۍ چھِنہٕ یہِ میٛٲنۍ کتھ سمجان کینٛہہ واریاہ وجوٗہات چھِ وٕنۍکٮ۪نَس اِنسان سٕنٛدۍ ہیٚپی کَرنہٕ خٲطرٕ ضٔروٗری چھِ میٛانہِ حساب چھِ أکِس جَوانَس خٲطرٕ ساروی کھۄتہٕ بٔڑ بار کَتھ سُہ چھُ وٕنۍکٮ۪س اَنمیریٖڈ سُہ آسہِ اَمہِ تَل تہِ پَریشان تٔمِس چھُنہٕ روزگار کینٛہہ سُہ آسہِ اَمہِ تَل تہِ پریشان اگر وٕ میٛٲنۍ کَتھ کَرو مےٚ چھِ دۄنؤیہِ کینٛہہ بہٕ چھُس دۄنوَے طرف پریشان اگر اللہ تعالیٰ روزگار سوزے ہے گۄڈٕ کَرٕہا بہٕ روزگارَس تھَپھ تَمہِ پَتہٕ کَرٕہا بہٕ خاندَرا تہٕ مےٚ گژھٕ ہا یہِ زِندگی گژھِ ہے سٹیبٕل تھوڑا سونچہِ ہے اِنسان پنٛنہِ لایفہِ مُتعلِق تھوڑا سونچ ہے اِنسان پنٛنٮ۪ن رٮ۪سپانسبِلٹیَن مُتعلِق تھوڑا سونچ ہے اِنسان پنٛنہِ پیٖس تہٕ خوشین متعلق اے میٛانہِ خۄداے مےٚ سوزہکھ نہ یہِ اِنسانَس چھُ وٕنۍکٮ۪نَس بوٚڈ بار چیٖز یُس مےٚ وٕنۍکٮ۪نس باسان اگر مےٚ یہِ چیٖز آسہِ مےٚ گژھِ خوشی حٲصِل سُہ گوٚو یِہَے روزگار دوٚیِم اگر ییٚمہِ پَتہٕ چھِ کانٛہہ اللہ تعالیٰ سُہ کرٕ ہہ بہٕ سنتہِ رسول اللہ بہٕ کرٕ ہہ نِکاح